یُس اکھ نوٚو نوٚو جانوَر وٕچھَن وول آسہِ یُس اتھ فیٖلڈَس مَنٛز نوٚو نوٚو آسہِ تٔمِس کیاہ پَزِ کَرُن گۄڈنٮ۪تھے اگر أسۍ وٕچھو تٔمِس پَزِ گۄڈنٮ۪تھے لوکَلی سٹاٹ کَرُن مَطلَب کیاہ گوٚو یِم تٔمِس أند پٔتۍ چھِ جانوَر سُہ گَژھِ تِمَن وٕچھُن تِمن سۭتۍ گَژھِ تعلُق بَناوُن تہٕ تِمن تِہٕنٛز شکل تِہُنٛد ماحول یا تِہُنٛد تِم کَتہِ چھِ روزان ییٚلہِ تٔمۍ سُہ سُہ مکلوو وٕچھِتھ سُہ ہیٚکہِ پَتہٕ تھوڑا نیٚبَر نیٚبَر پنٛنہِ یِم گام نیٚبر یا پَننہِ ایریا نیٚبر نیٚبر ہیٚکہِ سُہ سٹاٹ کٔرِتھ ایز اَ بِگنَر ییٚلہِ سُہ آسہِ اگر أسۍ وٕچھو پَتہٕ گَژھِ تٔمِس ییٚلہِ سُہ تھوڑا نیٚبر نیٚبر درٛاو تٔمِس گَژھِ تَمہِ پَتہٕ گایڈ اکھ مِلُن یُس تٔمِس فیٖلڈَس مَنٛز ییٚمِس مَہارت آسہِ تٔمِس گایڈَس سُہ ہایہِ تٔمِس کَپٲرۍ کیاہ چھِ گوٚو یا پَزِ تٔمِس ہَیَر کَرُن تٔمِس پَزَن پونٛسہٕ أکِس گایڈَس اصٕل دِنۍ یا تٔمِس سُہ کَرِ کانٛہہ آز چھِ ای بٲڈ اکھ یِتھ پٲٹھۍ تۄہہِ ناو آسیو بوٗزمُت بہٕ تہِ چھُس سُہ مٔنٛزۍ مٔنٛزۍ چلاوان یہِ چھِ اکھ بٲڈِنٛگ ایپ تَتھ پٮ۪ٹھ سُہ چھِ اَسہِ اَصٕل پٲٹھۍ ہاوان وٕچھان کۄس جانوَر کٔمہِ سپیٖشیٖزُک چھُ یا تٔمۍ سٕنٛز سایٹ کیاہ چھِ یا تٔمۍ سٕنٛز آواز کۄس چھِ تہٕ سُہ چھِ تٔمۍ سٕنٛدِس سٲلمَس مُتعلِق تٔمۍ سٕنٛدِس ماحولَس مُتعلِق دِوان اَسہِ اِنفارمیشَن سٲلِم بیٚیہِ اگر وٕچھو بیٚیہِ گَژھِ تٔمِس یہِ تہِ تَگُن کہِ سانٛگ گٮ۪وان گٮ۪وان کِتھ پٲٹھۍ کَرَن بہٕ پرزٕناوَن بہٕ اکھ جانوَر اگر أسۍ وٕچھو واریاہ جانوَر یِم چھِ یِم چھِ وٕنۍکٮ۪نَس پَرزٕناوٕنۍ گَژھان وٕچھنہٕ کھۄتہٕ زیادٕ چھِ بہتر گَژھان کہِ آوازِ تَلَے پرزٕناووکھ أسۍ زیاد تر گَژھِ جنگل چھِ آسان ییٚتہِ زیاد زیاد گَنیٚر چھِ آسان بیٚیہِ اگر أسۍ بیٛاکھ وٕچھو اَسہِ گَژھِ اکھ اصٕل اکھ آی سایٹ آسٕنۍ کہِ أسۍ وٕچھو جانوَر أچھو سۭتۍ تہِ بیٚیہِ بیٛاکھ اکھ اصٕل چیٖز اگر اَسہِ جانوَر چھِ وٕچھِنۍ اَسہِ کیاہ پَزِ گَژھُن سُلے پَزِ اَسہِ صُبحٲے گَژھُن یِتھ پٲٹھۍ تۄہہِ پَے آسیو کہِ جانوَر چھِ صُبحٲے آسان آواز زیاد کَران پَتہٕ چھِ تِم دۄہلہِ کم کم آواز کَران گوٚو أکِس یُس اصل اکھ یُس نوٚو نوٚو آسہِ اتھ مَنٛز تٔمِس پَزِ صُبحٲے سُلے گَژھُن ییٚمہِ ساتہٕ آفتاب نیرَن وول آسہِ یا نیر نیرانٕے آسہِ تَمہِ ساتہٕ پَزِ تٔمِس فیٖلڈَس مَنٛز گَژھُن تہٕ سُہ گَژھِ وٕچھُن یہِ مہارت حٲصِل کَرُن یوٗتاہ یوٗتاہ أسۍ صُبحٲے گَژھو سُلے گَژھو تیوٗتاہ چھُ اَسہِ فٲیدٕ پانسٕے کہِ أسۍ وٕچھوکھ زیاد زیاد جانوَر اَمہِ پَتہٕ وٕچھو أسۍ ییٚلہِ یہِ مکلاوَو اَمہِ پَتہٕ وٕچھو أسۍ یُہُنٛد ہیٚبِٹیٹ کیٛاہ چھُ یا یِم کیُتھ یِمَن کیُتھ نیچر چھُ بِہیویَر کیُتھ چھُ یِمَن یِم کِتھ پٲٹھۍ چھِ ہَوہَس مَنٛز اُڑان یِم کیاہ چھِ کھٮ۪وان باقٕے چیٖز یا اگر اَسہِ کانٛہہ ٲبی جانوَر چھُ وٕچھُن گوٚو أسۍ گَژھو آبَس نَزدیٖک یا اگر اَسہِ کانٛہہ جَنگلی جانوَر چھُ وٕچھُن أسۍ گَژھو کوٚت جَنگلَس مَنٛز یِتھے پٲٹھۍ چھ پَنٕنۍ پَنٕنۍ جاے آسان سٲلمَن بیٚیہِ اگر تۄہہِ بہٕ بیٛاکھ وَنو بیٚیہِ پَرو أسۍ یِم مینوَل آسَن یا جٔرنَل آسَن یا باقٕے باقٕے اخبار آسَن یِمن مُتعلِق تہِ آسو أسۍ پران أسۍ وٕچھو سپیٖشیٖزَن مُتعلِق پَرو ٹایمَس یِم کَمہِ ساتہٕ چھِ ایٚکٹِو آسان یا کتھ وَقتَس مَنٛز یا کتھ جایہِ چھِ یِم آسان تہٕ بیٚیہِ بیٚیہِ چھِ اَسہِ بوٚڈ اکھ چیٖز اتھ مَنٛز اتھ مَنٛز گَژھِ اَسہِ برداش روزُن بیٚیہِ چھِ اَسہِ ژھۄپہٕ کٔرِتھ بِہُن ییٚلہِ أسۍ فیٖلڈَس مَنٛز آسو آواز چھَنہٕ اَسہِ تیٖژاہ تہِ اَسہِ چھُنہٕ ہَنگامہٕ تہِ مَچاوُن کینٛہہ بیٚیہِ اگر أسۍ وٕچھو کہِ تَمہِ آیہِ تہِ پَکو نہٕ أسۍ کہِ یُس جانوَرَن کھوٚژنایہِ تِم یِن نہٕ اَسہِ نَزدیکھے یا تِم کَرَن پَنُن یُس بول چال آسہِ سُہ کَرَن تِم بند بیٚیہِ اگر بہٕ یا اگر بہٕ فیٖلڈَس مَنٛز وٕچھو پَتہٕ چھِ مےٚ کَنٹِنیو یُن اگر مےٚ ہیٚچھُن چھُ یہِ مےٚ کَنٹِنیو فیٖلڈَس مَنٛز وَسُن بیٚیہِ پَرو أسۍ أمِس مُتعلِق أمِس کِژھ شکل چھِ أمس کَم پکھ چھِ باقٕے باقٕے چیٖز سٲلِم پَرَو أسۍ اتھ مُتعلِق بیٛاکھ اکھ اصٕل چیٖز أسۍ کرو ٹیٚکنالجی تہِ یوٗز یَتَتھ اَسہِ ضوٚرتھ پیٚیہِ اگر اَسہِ کُنہ ساتہٕ کینٛہہ وٕچھُن چھُ یِمن مُتعلِق أسۍ کرو تَتٮ۪ن ٹیٚکنالجی تہِ اگر اَسہِ ضوٚرتھ پیٚیہِ کُنہِ ساتہٕ چھِ اَسہِ اگر کانٛہہ جانوَر چھِ اگر اَسہِ تٔمۍ سٕنٛز شکل چھِنہٕ یِوان سمجھ کِہیٖنۍ أسۍ کِتھ پٲٹھۍ وٕچھو سُہ أسۍ کرو کٲم أسۍ ہٮ۪کو تَمہِ ساتہٕ گوٗگل لیٚنس اِستعمال کٔرِتھ گوٚو اگر أسۍ یِم سٲلَم رَلٲیِتھ پَتہٕ کرو کٲم پَتہٕ ہٮ۪کو أسۍ اکھ اصٕل بٲڈ واچَر بٔنِتھ تہٕ اَسہِ بَنہِ اَمہِ پَتہٕ اتھ مَنٛز مَہارت ییٚلہِ اَسہِ مہارت بَنے تہٕ أسۍ ہٮ۪کو پَتہٕ برٛونٛہہ کُن اَتھ فیٖلڈَس مَنٛز اصٕلہ پٲٹھۍ پَنٕنۍ کیاہ روزگار تہِ کَمٲیِتھ گوٚو أسۍ ہٮ۪کو اتھ مَنٛز پَتہٕ مہارت حٲصِل کٔرِتھ